ٹوٗرِسٹہٕ وول چھ کَران اِتھ پٲٹھۍ مَدَد بِزنَس والیٚن کہِ کُنتہِ جایہِ چھُ آسان تِمَن کانٛہہ دُکان یِتھُے ٹوٗرِزِم چھُ یِوان تِمَن چھِ آسان واریاہ ضوٚروٗرَت مِثال کہِ تِمَن آسہِ واٹَر بوتل ضوٚرَت تِمَن آسہِ چاکلیٹ ضوٚرَتھ تِمَن آسہِ چِوِنٛگ گَم ضوٚرَتھ اِتھے اِتھے پٲٹھ چھِ مِثال کے طور پَر أسۍ نِمون گُلمرگ گُلمرگ چھِ سارویو کھۄتہٕ بٔڑۍ جاے تور چھِ واریاہ زیادٕ ٹوٗرسٹہٕ تہِ یِوان تَوَے چھِ أسۍ تَتچ مِثال دِوان تَتہِ چھُ وَنٛدَس مَنٛز یِوان تِم تِمَن آسہِ ٹوپِچ ضوٚرَتھ تِمَن آسہِ گلوزٕچ ضوٚرَتھ تِمَن آسہِ جاکٹِچ ضوٚرَتھ یہِ چھُ تِمَن ضوٚروٗری ضوٚرَتھ کیازکہِ تِم ہیٚکَن نہٕ نَتہٕ پٔکِتھ برونٛہہ کِہیٖنۍ تِمَن چھِ واریاہ زیادٕ گروتھ گَژھان امہِ سۭتۍ تِمَن چھُ واریاہ زیادٕ مَدَد ملان یِتھ پٲٹھۍ کہِ کُنہِ تہِ جایہِ مَطلَب أسۍ نِمون ٹیولِپ گاڈَن تَتہِ چھُ کانٛہہ لوکَل بِزنِس وول آسان تٔمِس چھِ پیٚوان چاکلیٹ آسان کَنا کُنہِ تہِ جایہِ مَگَر آسہِ ییٚلہِ ییٚتہِ تہٕ ٹورِزِم چھُ یِوان تَتہِ چھ آسان واریاہ زیادٕ بِزنِس مین تَتہِ آسان واریاہ زیادٕ لوکَل بِزنِس تِکیاہ تَتہِ چھُ واریاہ زیادٕ اَصل چَلان مَطلَب أسۍ مانو تَتہِ چھُ واریاہ زیادٕ چاکلیٹ چھِ تِم کٕنان تِم چھِ گلوز کٕنان جیٚکٹ کٕنان بِنان کٕنان اِتھے پٲٹھۍ اِتھے پٲٹھۍ چھِ تِم واریاہ زیادٕ چیٖز کٕنان اِتھ پٲٹھۍ چھُ واریاہ زیادٕ مَدَد میلان لوکَل بِزنِسس یوٗت ٹورِزِم کُنہِ جایہِ کُنہِ خاص جایہِ چھِ گَژھان یعنے کہِ تَنگدار اَپٲری اَپٲری تِمَن چھُ ضوٚروری تَتہِ ضوٚرَتھ کینٛہہ نَتہٕ کینٛہہ اَخراجات اِتھ پٲٹھۍ کہِ تِمَن آسہِ ضوٚرَتھ ضوٚروٗری آسہِ تِمَن ضوٚرَتھ تَتہِ تۭر تۭرِ موٗجوب آسہِ تِمَن جیکَٹ لَگاوُن گلوز لَگاوُن تِمَن آسہِ ٹوپۍ لَگاون اِتھ پٲٹھۍ چھ واریاہ لوکَل بِزنِسَس مَدَد میلان